ییٚمہِ ساتہٕ گِنٛدنہٕ وِز کٲنٛسہِ اِنجُری گژھِ یا اٮ۪کسِڈَنٛٹ ییٖیَس لَگٮ۪س تَمہِ ساتہٕ پَزِ تٔمِس چھِ أسۍ کَران گۄڈنٮ۪تھٕے فٕسٹ ٹِرٛیٖٹمٮ۪نٛٹ تٔمِس چھِ بٮ۪نٛڈیڈ وٮ۪نٛڈیڈ چھُس لَگاوان تٔمِس چھِ وٕچھان تٔمِس ما چھِ کینٛہہ تیُتھ بوٚڑ کینٛہہ فرٛٮ۪کچَر وٮ۪کچَر ییٚمہِ سۭتۍ اَسہِ پَزِ یہِ کُنہِ بٔڑِس ہَسپَتالَس منٛز نیُن یِم چیٖز چھِ أسۍ وٕچھان گۄڈنٮ۪تھٕے گۄڈٕ چھِ أسۍ دِوان أمِس فٕسٹ ٹرٛیٖٹمٮ۪نٛٹ فٕسٹ ٹرٛیٖٹمٮ۪نٛٹَس منٛز چھِ أسۍ وٕچھان بٮ۪نٛڈیڈ یا کاٹَن واٹَن ما پَزٮ۪س استعمال اَسہِ کَرُن اگر اَسہِ باسہِ اِنجری چھِ واریاہ تہٕ تیٚلہِ چھِ أسۍ تَمے حِساب سُہ نِوان کُنہِ بٔڑِس ہَسپَتالَس منٛز